وعلیکُم السلام آ أسۍ چھِ طلحہ ژٕ کَتہِ پٮ۪ٹھ چھُکھ فون کران آچھا ٹھیٖک فرمٲیُو

آچھا ٹھیٖک کیٛاہ فَنٛکشَن کَمہِ رِلیٹِڈ چھو فَنٛکشَن تۄہہِ خانٛدَر کِنہٕ یہِ

آچھا ٹھیٖک ٹھیٖک مےٚ چھُ باسان تۄہہِ ٲں کٔژ وُہ ترٛامہِ چھُو تۄہہِ آچھا ٹھیٖک آچھا کَٹہٕ ماز یہِ لَگیٛاہ کِنہٕ بیٚیہِ ہُو بیٚیہِ آچھا ٹوٹَل گٔے وُہ ترٛامہِ گٔے وُہَن ترٛامیٚن گٔے ژور اِن ٹُو وُہ کٔژ گٔے شیٖتھ شیٖتَن گٔے شیٖتھ رِستہٕ چھُو تۄہہِ تھاوٕنۍ شیٖتھ زٕ زٕے تھٲیوٕ کباب آچھا ٹھیٖک ٹھیٖک تیٚلہِ چھُو تۄہہِ مےٚ باسان تۄہہِ چھُو تۄہہِ پزوٕ تیٚلہِ ماز کوٗتاہ تۄہہِ کیٛاہ باسان حِساب کیٛاہ باسان تۄہہِ ماز کوٗتاہ لَگوٕ تۄہہِ ماز ماز اِنشاء اللہ گژھہِ اصٕل أسۍ سوزو پَنٕنۍ نفر تۄہہِ بیٚیہِ تۄہہِ چھِ ماز تھٲیزیٛو تُہۍ کَٹھ مےٚ باسان تُہۍ أنۍ زیٛو کَٹھ زٕ ژور أنۍ زیٛو تُہۍ اَکھ مصال لِسٹہٕ کَرو أسۍ تۄہہِ پتہٕ پی ڈی ایٚف سیٚنٛڈ مگر تۄہہِ وَنہو پٮ۪ٹھ پٮ۪ٹھٔے تانۍ وَنہو تۄہہِ بہٕ تُہۍ أنۍ زیٛو تانۍ یِم گرٕم مصال سٲری مصال تھٲیزیٛو تُہۍ أنۍ زیٛو ڈَبہٕ اَکھ اَکھ زٕ زٕ ڈَبہٕ تھٲیزیٛو أنِتھ تُہۍ بیٚیہِ تھٲیزیٛو تُہۍ أنِتھ کیٛاہ وان تھٲیزیٛو زٕ زٕ ترٛےٚ ترٛےٚ کِلوٗ أنِتھ آ آ بَتہٕ ترٛامہِ تہِ گژھیٛو ییٚتی أسۍ ہیٚکو یورٔے تۄہہِ ترٛامہِ تہِ سوٗزِتھ سورُے کیٚنٛہہ میٚٹیٖریل نَہ نَہ اسہِ چھُنہٕ ضروٗرت کیٚنٛہہ اسہِ چھُ ییٚتہِ آسان پَنُن نفر

اَدٕ توہہِ کر چھُو یہِ ٲں فَنٛکشَن کَمہِ ڈیٹ پٮ۪ٹھ چھُو تۄہہِ فَنٛکشَن کَر کَتھ ڈیٹَس پٮ۪ٹھ چھُو توہہِ ڈیٹ ڈیٹ ڈیٹ اَکہٕ وُہمہِ أسۍ أسۍ سوزو تۄہہِ پگاہ آز یا پگاہ شامَس سوزو تۄہہِ أسۍ لِسٹہٕ سورُے ٲں سُہ وُچھو أسۍ تٔتی تِم تِم چھِنہٕ مسلہٕ کیٚنٛہہ چلو چلو کیٚنٛہہ چھُنہٕ پرواے مَہ ہیٚیُو تُہۍ ٹیٚنشَن